بہٕ چھَس یَژھان وَنُن زِ یِم تِم بَچہِ آسان چھُ لَکٕٹۍ موٚزوٗر چھُ آسان سٲنِس ٹاونَس منٛز تہِ چھِ سٲنِس ایریاہَس منٛز تہِ چھُ واریاہ بَچہِ موٚزوٗرۍ کَران واریاہ زیادٕ چھُ مےٚ دِل شِٹھان ییٚلہِ بہٕ زٕ تِم لَکٕٹۍ بَچہِ چھَس وٕچھان موٚزوٗرۍ کَران بہٕ چھَس یَژھان یِم بَنٛد حظ کَرُن سٹاپ چھَس بہٕ یَژھان کَرُن بہٕ چھَس یَژھان تِمَن خٲطرٕ اَکھ ایٚکیڈمی حظ کھولٕنۍ اَکھ ہیٚچھان تِم تَتہِ پَرُن تہٕ یہِ یٚژھان تِم

پَتہٕ چھَس بہٕ تَتہِ ٹیلرِنٛگ یَژھان ترٛاوٕنۍ پٕلَمبَر باقٕے واریاہ چیٖز تَمے سۭتۍ چھَس بہٕ یَژھان یہِ سٹاپ کَرٕنۍ بیٚیہِ چھِ واریاہ نوکری چھِ لَکٹٮ۪ن شُرین خٲطرٕ آز آنلاین چھُ آنلاین چھُ آسان رایٹِنٛگ پیپَر رایٹِنٛگ کَرٕنۍ یا آنلاین ہٮ۪کو أسۍ یوٗٹیوٗب چَنَل بَنٲیِتھ تَتھ پٮ۪ٹھ تہِ ہٮ۪کَن پونٛسہٕ کَمٲیِتھ یا آنلاین ہٮ۪کہٕ یِتھ کٲٹھۍ یہِ کٲشر پروجَکٹ چھُ یَتھ پٮ۪ٹھ تہِ ہٮ۪کن تِم پونٛسہٕ آرام سان زیٖنِتھ تَوے چھُس بہٕ یَژھان یہِ سٹاپ کَرٕنۍ مےٚ چھُ بَڑٕ دُکھ گژھان ییٚلہِ بہٕ ییٚتہ تِم لَکٕٹۍ بَچہِ چھ سَکھ وٕچھان موٚزوٗرۍ کَران بِچٲرۍ یِمَن خٲطرٕ گٔژھ گۄڈنِچی گورمیٚنٹس چھُ اپیٖل یِوان کَرنہٕ زِ یِمَن خٲطرٕ تھٲیِو فرٛی سکوٗلِنٛگ فرٛی تھٲیِو یِمَن سورُے کیٚنٛہہ کِتاب تہِ دی تو یِمن فِری یِم رُکہٕ ہَن امہِ نِش موزوٗرۍ نِش رُکہٕ ہَن یِم